أسۍ چھِ بارٕنۍ ژور ژور ژورو بارنیو منٛز گٔیَس بہٕ زِٹھ اکھ بیٚیہِ چھِ بیٚیہِ زٕ بیٚنہِ لۄکٕٹ چھِ تٔمِس لۄکُٹ چھُ یہِ بوے اکھ سُہ چھُ مطلب اسہِ مٔنگۍ مٔنگی زامُت تہٕ یہِ چھِ مطلب اَتھ یہِ چھِ پرانؠن ہٕنٛز کَتھ اَتھَس منٛز چھِ اوٚنٛجہِ پانٛژھ پانٛژوٕے چھنہٕ ہِشے کینٛہہ یِم چھِ پانٛژٕ مطلب ڈِفرَنٛٹ چھِ اَکھ چھِ بٔڑ بیک چھِ تَمہِ کھۄتہٕ بٔڑ بیاکھ چھِ تَمہِ کھۄتہٕ بٔڑ بیاکھ چھِ لۄکٕٹۍ بیاکھ چھِ تَمہِ کھۄتہٕ لۄکٔٹ تِتھَے پٲٹھۍ چھِ أسۍ واریاہ أکۍ سُنٛد مِزاز چھُ اکھ بیٚکہِ سُنٛد مِزاز چھُ بیاکھ یۄس مےٚ ؤسِتھ بیٚنہِ چھُ سۄ چھِ تیز یۄس تٔمِس وٕچھ تۄہہِ چھِ تَمہِ کھۄتہٕ تیز بیٚیہِ چھُ مطلب بوے چھُ سُہ چھُ تِہِنٛدِ کھۄتہٕ تیژ أسۍ چھِ مطلب پانہٕ ؤنۍ بٲے ساروی کھۄتہٕ نارٕم مےٚ چھِ گَرِچ ہُہ زِمہٕ دٲری زیادے پَہنۍ یہِنٛدِ کھۄتہٕ تہٕ یِمَن چھےٚ نہٕ تیٖژاہ کینٛہہ اگرے مطلب نؠبرٕ کیاہ آسہِ کینٛہہ آسہِ مےٚ چھُ تِتہِ پیٚوان ہینٛڈٕل کَرُن گَرِ چھِ کینٛہہ کٲم گرِ چھِ کٲم تہٕ سۄ تہِ چھِ مےٚ مطلب گَرِکؠن ہُنٛد وۄتھُن بِہُن مٲلِس منٛز چھُنہٕ روب ووب ہُہ یہِ تہِ سورُے کینٛہہ چھُ مےٚ پؠوان پانہٕ سٕے کَرُن اس لیے چھس بہٕ باقین نِشن ڈِفرنٛٹ بہٕ چھَس واریاہ تہِ کینٛہہ برداشت کران مٲلِس ماجہِ ہُند تہِ بیٚنہِ بٲے سُند تہِ نؠبرٕ باقین ہُنٛد تہِ